مےٚ ہَسا اوس باسان ساروی کھۄتہٕ سَبجَکٹ ٹَف میتھ یُس ہَسا مےٚ سکوٗلَس منٛز اوس ساروی کھۄتہٕ ٹَف باسان مگر یِم ہَسا سٲنۍ ٹیٖچَر ٲسۍ یِم ہَسا ٲسۍ واریاہ اَصٕل پَرناوان اَسہِ تمہِ پَتہٕ اوس نہٕ مےٚ تَگان کِہیٖنۍ بہٕ ہَسا کَرٕ پَنٕنۍ کَتھ یُتھُے بہٕ پَران اوسُس ایٹتھَس تہٕ مےٚ ہَسا اوس واریاہ زیادٕ ٹَف باسان پَنُن سَبجَکٹ میتھ بہٕ نہ سا اوسُس نہٕ پاس واس گژھان توٚتانۍ میتھَس مطلب مےٚ ہَسا ٲسۍ واریاہ ٹیٖچَر پرناوان اَصٕل ٲسۍ پَرناوان تِم لیکن مگر مےٚ ہَسا اوس باسان واریاہ زیادٕ ٹَف پَنُن سَبجَکٹ بہٕ ہَسا اوسُس نہٕ پرٛفَر کَران بہٕ اوسُس دَپان بہٕ گژھٕ ہا اَکہِ لَٹہِ ٹٮ۪نتھَس کھَسُن بہٕ رَٹہٕ ہا نہٕ میتھ ویتھ کِہیٖنۍ تہِ بہٕ سا گٔے ایٹتھَس منٛز کٲم یُتھُے بہٕ میتھ اوسُس پَران بہٕ اوسُس گَرِ کَران پرٛٮ۪کٹِس مےٚ کٔر واریاہ زیادٕ محنت تہٕ مےٚ ہَسا کوٚر یہِ پاس مگر مےٚ ہَسا پے یَتھ واریاہ زیادٕ محنت کَرٕنۍ یوٗت اوس مےٚ یہِ ٹَف باسان مےٚ اوس نہٕ تَگان ٹوٹَل کِہیٖنۍ تمہِ پَتہٕ اوسُس بہٕ گژھان ناینتھَس یُتھُے بہٕ کھوٚتُس پَتہٕ اوسُس بہٕ گژھان سَرَس أکِس نِش پَرنہِ تٔمِس چھُ ناو یوٗسُف سَر سُہ ہَسا اوس واریاہ زیادٕ اَصٕل پَرناوان تہٕ ناینتھٕ پٮ۪ٹھ پوٚر مےٚ تٔمِس نِش کوٚر ہَسا مےٚ مگر نایِنتھَس منٛز آے مےٚ میتھ واپَس بہٕ گوس نہٕ زیادَس ٹایمَس تٔمِس نِش پَرنہِ بہٕ ہَسا گوس لاسٹہٕ کٮ۪ن دَہَن پنٛدہَن دۄہَن تہٕ بہٕ ہَسا گوس فیل میتھَس پے مےٚ گَرِ خطرناک بے عزتی سَر ٲسۍ بے قدری کَران ہے اَکھ چھِ یوٗتاہ اَصٕل پَرناوان أسۍ توتہِ چھِنہٕ أمِس تگان کِہیٖنۍ تہٕ گٔے واریاہ زیادٕ پرٛابلِم گٔے پے مےٚ واریاہ زیادٕ پرٛابلِم فیس کَرٕنۍ امہِ پَتہٕ گٔے کٲم تہٕ مان ژٕ گَرِ تہِ ٲسۍ نہٕ سیٚود دِوان بَتہٕ گَرِ ٲسۍ نہٕ سیٚود کَران کَتھ وَتھ کِہیٖنۍ ہورٕ ٲس کٲم وٲم اوسُس بہٕ کَنٹِنیوٗ میتھَس تھاوان لیکھِتھ کیٛازِ مےٚ ٲس پَے مےٚ نہٕ سا چھِنہٕ میتھ ویتھ تَگان کِہیٖنۍ لیکِن کٲم اوسُس بہٕ کَنٹِنیوٗ لیکھان میتھَس تہٕ کٲم گٔے وٕنۍ چھُس بہٕ سونٛچان ہے بہٕ کیٛاہ کَرٕ یہِ ہَسا چھِ ساروی کھۄتہٕ زیادٕ ٹَف یُس اوسُم سُہ مےٚ یُس سکوٗل پَنُن اوس بیبیج لٮ۪مپ پَبلِک ہاے سکوٗل مےٚ اوس ساروی کھۄتہٕ مطلب اَتہِ ٲس واریاہ زیادٕ سٹوٗڈَنٛٹ یِمَن نہٕ میتھ اوس یِمَن میتھ اوس باسان زیادٕ ٹَف یہِ چھِ ہرکٲنٛسہِ باسان مطلب اگر زیادٕ کھۄتہٕ زیادٕ کٲنٛسہِ باسہِ سکوٗلَس منٛز ٹَف سُہ چھِ باسان زیادٕ میتھٕے

اَتہِ ہَسا اوس واریاہَن آسان مطلب میتھ یِمَن پَتہٕ واپَس اوس یِوان میتھ گژھان سُہ پریشٲنی بہٕ ہَسا اوسُس دَپان بہٕ رَٹہٕ ہا نہٕ وۄنۍ یہِ میتھ ویتھ کِہیٖنۍ تمہِ پَتہٕ گٔے کٲم تہٕ بہٕ اوسُس مےٚ سوٗنٛچ پَنٛنہِ جایہِ مطلب ہے دوٚہَے دوٚہَے چھِ گژھان اِنسَلٹ وۄنۍ پَزِ نہٕ اِنسَلٹطینسٖلتظ چھِ دوٚہَے دوٚہَے گژھان وۄنۍ پَزِ کینٛہہ پنٛنہِ جایہِ چینٛج کَرُن توتہِ ٹٮ۪نتھَس تانۍ ٹٮ۪نتھَس منٛز اگر پاس گژھِ پَتہٕ رَٹو نہٕ میتھ ویتھ کِہیٖنۍ مے ہَسا کٔر امہِ پَتہٕ کٲم تہٕ بہٕ گوٚوُس پَرنہِ برابر چھُس بہٕ ؤریَس پَران ؤریَس چھُس بہٕ کَران ٹٮ۪ن یہِ ٹٮ۪نتھٕچ محنت چھُس بہٕ کَران ٹٮ۪نتھُک میتھ چھِ اَتھ چھُس بہٕ محنت کَران ؤریَس تہٕ کٲم گٔیہِ لاسٹَس یِم سَبجَکٹ اَتھ منٛز ٲسۍ کینٛہہ چَپٹَر یِمَن زیادٕ مارکٕس ٲسۍ مےٚ کٔر تِمنٕے محنت مےٚ اوس باسان یہِ تہِ واریاہ زیادٕ ٹَف اگر وٕ مِثالُک کالہٕ ہایے سَر کوسچَن مےٚ اوس نہٕ روزان پَتہٕ دَہ مِنَٹ گٔژھِتھ سُہ یاد کِہیٖنۍ یوٗتاہ زیادٕ ٹَف اوس مےٚ باسان میتھ تہٕ پَتہٕ گوس بہٕ پَرنہِ آرام سان بہٕ اوسُس پَران وَران سَرَس نِش اوسُس بہٕ گژھان پَرنہِ تہٕ تٔمۍ پَرنووُس بہٕ واریاہ زیادٕ اَصٕل پٲٹھۍ تٔمۍ دِتۍ مےٚ تٔمِس ٲسۍ پَے أمِس نہ چھِنہٕ تگان کِہیٖنۍ تٔمۍ دِتۍ مےٚ پَتہٕ مطلب تِمَے چَپٹَر دِتۍ مےٚ تِم یِمَن زیادٕ زیادٕ مارکٕس ٲسۍ سُہ اوس مےٚ تِمنٕے کَرناوان دوٚہَے دوٚہَے سُہ اوس مےٚ کَرناوان أتی پرٛٮ۪کٹِس أتی ہٮ۪وان اٮ۪کزام أتی مطلب یُس مےٚ تمہِ پَتہٕ پنٛنہِ جایہِ یاد روٗدۍ تہٕ کٲم گٔے تہٕ اَکہِ دۄہ چھِ مےٚ سَر پَرناوان اِتھَے کٔنۍ سُہ اوس مےٚ ہٮ۪وان ٹِرٛگنامٮ۪نٛٹِرٛی چَپٹرٛس تَتھ ٲسۍ واریاہ زیادٕ مارکٕس سُہ اوس مےٚ أتی ہٮ۪وان اٮ۪کزام تہٕ أتی اوس مےٚ سُہ پرٛٮ۪کٹِس تہِ کَرناوان بیٚیہِ اوس تھاوان گَرٕ خٲطرٕ تہِ کٲم مگر ٹیٖچَر ہَسا ٲسۍ واریاہ اَصٕل پَرناوان ٹَف سَبجَکٹ چھِ مےٚ وُنِس تانۍ باسیومُت میتھٕے یوت